سٲنِس ایریا ہَس منٛز چھِ واریاہ مَشہوٗر سکوٗل یِم وُنکیٚن چھِ یِم ونکیٚن ماننہٕ چھِ یِوان سکوٗل جیسے کہِ جَوہَر نویدا وِدیالِیا چھُ ونکیٚن ساروے کھۄتہٕ سُہ سکوٗل یَتھ منٛز ونکیٚن زیادٕ کھۄتہٕ زیادٕ چھِ شُرٮ۪ن یِژھان سوزُن آ سِٹی پَبلِک سکوٗل چھُ بیاکھ سکوٗل یا اَندس پَبلَک سکوٗل چھُ بیاکھ سکوٗل یا سَن سن شَیِن چھُ اکھ سکوٗل یا ماڈَل سکوٗل چھُ یِتھے کٔنۍ چھِ واریاہ واریاہ سکوٗل یِمن منٛز شُرٮ۪ن ونکیٚن سوزنہٕ چھُ یِوان یِمن منٛز خاگ خاص یِم چیٖز چھِ ونکیٚن سکوٗلن منٛز یِمن منٛز خاص خاص تِم تِم خصوٗصیات چھےٚ ونکیٚن آسنہِ گژھن سکوٗلَس منٛز شُرٮ۪ن ہِندۍ خٲطرٕ جیسے کہِ نویدا وِدیالِیا چھُ تَمہِ خٲطرٕ چھُ پیٚوان شُرِس اَگر تَتھ خٲطرٕ تور آسہِ گژھُن تَتھ چھُ پیٚوان توٗرۍ روزُن تَتھ سکوٗلَس تَمہِ خٲطرٕ چھُ پیٚوان شُرِس ایٚکزام پیٚوان دیُن تَمہِ خٲطرٕ چھِ پیٚوان تٔمِس تتھ تیٖژَہ محنت کَرٕنۍ کِتاب چھَس پیٚوان پَرٕنۍ یا تَمہِ پَتہٕ چھُس پیٚوان ایٚکزام دیُن پَتہٕ اَگر سِلیٚکٹ گوٚو تَمہِ پَتہٕ چھُس پیٚوان سکوٗل گژھُن تَتہِ چھُ تٔمِس پَتہٕ ہٮ۪چھناوان پَتہٕ چھِ تٔمِس روزان مطلب عُمرِ خٲطرٕ چھُ پَتہٕ سُہ روزان اِنسان سُہ آباد مطلب آباد چھُ سُہ روزان تِکیازِ أمۍ سندۍ خٲطرٕ چھِ روزان ہَمیشہٕ سۄ سیٖٹ ییٚلَے یۄس تٔمِس آسٕنۍ گٔژھ تِکیازِ تِمَن چھُ سُہ گورمیٚنٹ سیٖٹ تھاوان یِتھٕے کَنۍ یا جیسے کہِ باقٕے سکوٗل چھِ یِمن منٛز ونکیٚن اۭں اۭں ونکیٚن یِژھ یِژھ خا خاص خصوٗصیات چھِ یِمن منٛز چھِ یِوان ونکیٚن شُرٮ۪ن چھِ یِوان ڈیری دِنہٕ اَلگ اَلگ ڈیری چھےٚ شُرٮ۪ن آسان ؤنکیٚن یَتھ پٮ۪ٹھ تِمن سورُے چھُ آسان دُہُک لیٚکھِتھ آز کَتھ چھےٚ کٲم لیٚکھٕنۍ یا یاد کَتھ چھُ یِمن کَرُن کَتھ سَبجیٚکٹَس چھُ کیاہ چھُ یِمن کَرُن سُہ چھُ یِمن آسان سورُے تِمن ڈیرِیَن پٮ۪ٹھ لیٚکھِتھ یا ٹریک چھُ ونکیٚن یِوان سکوٗلَن منٛز تھاونہٕ جیسے گِنٛدنہٕ خٲطرٕ چھُ یِوان اَلگ ٹریک یِوان تھاونہٕ جمہ بَٹوار چھُ یِمَن یِوان ٹریک ٹریک تھاونہٕ یا بدل کانٛہہ وار چھُ یِمن یِوان ٹریک تھاونہٕ یا تِم تِم پروگرام چھِ یِوان ونکیٚن سکوٗلَن منٛز یِمن کر یِمن سکوٗلَن بَڑٮ۪ن بَڑٮ۪ن اَصلٮ۪ن اَصلٮ۪ن سکوٗلَن منٛز چھ یِوان ونکیٚن تِم تِم پروگرام کرنہٕ جیسے کہِ پروگرام چھُ یِوان کرنہٕ یَتھ رِلیٹِڈ اۭں صفٲیی کِتھ کٔنۍ پَزِ اَسہِ تھاوٕنۍ یا مٲلِس ماجہِ ہنٛز خدمَت کِتھ کٔنۍ چھِ اَسہِ کَرٕنۍ یا باقین لُکَن ہنٛز خدمَت کِتھ کٔنۍ چھِ اَسہِ کَرٕنۍ بیٚیہِ باقٕے باقٕے چھُ باقٕے باقٕے چیٖز تہِ چھِ یِمن یِمن سکوٗلَن منٛز ہیٚچھناوان یا باقٕے یہِ وَردی یۄس آسان چھِ یِمن سۄ کِتھ کٔنۍ چھےٚ صاف تھاوٕنۍ یا لٮ۪کھُن کِتھۍ کٔنۍ چھُ زٔہریٚہ ساروے کھۄتہٕ زیادٕ دیان یَتھ پٮ۪ٹھ یِمن دِوان چھِ یِتھ کٔنۍ یہِ لٮ۪کھُن یَتھ جیسے کہِ یہِ ہُند یہِ لٮ۪کُھن چھُ آسان یہِ چھُ آسان ساروے کھۄتہٕ اَصٕل یِم کِتھِس اَصلِس اَندازَس منٛز چھُ لٮ۪کھان یِمن کیُتھ لٮ۪کھنُک طٔریٖقہٕ چھُ آسان یا پَرنُک طٔریٖقہٕ یِمن چھےٚآسان کَشمیٖرِ بُک تَتھ خٲطرٕ چھِ یِم اَصٕل پٲٹھۍ پَران ٹیٖچر چھُ آسان تَمہِ خٲطرٕ اُستاد چھُ آسان تَمہِ خٲطرٕ یا اردو وس خٲطرٕ چھُ آسان اَلگ اُستاد چھُ آسان یا اِنگلِش چھُ یِمن ونکیٚن یِوان اَصٕل پٲٹھۍ ہٮ۪چھناونہٕ تاکہِ اَگر یِم پَگہہ اِنگلِش بُک کِتاب رَٹن تَتھ منٛز یی نہٕ یِمن سَختی کِہینۍ تہِ نہٕ پَرنہٕ وِزِ یا اَگر یِمن یا یِمن چھُ یِوان ونکیٚن آرٹ تھاونہٕ پینٛٹِنگ خٲطرٕ چھُ یِمن یِوان ونکیٚن ٹیٖچر تھاونہٕ اَصٕل پٲٹھۍ چھُ یِوان ونکیٚن ٹیٖچر یِمن سکوٗلَن منٛز چھُ ٹیٖچر تھاوان یِمن خٲطرٕ تاکہِ شُرِس شُرۍ سٕنٛدِس دٮ۪ماغَس منٛز کیاہ چھُ شُر کیاہ چھُ یَژھان بَناون شُر کیاہ چھُ سونٛچان سُہ چھُ ہیٚکان سُہ آرام سان اَتھ اَتھ پٮ۪ٹھ بَنٲیِتھ اَتھ کرافٹ اَتھ آرٹَس منٛز بَنٲیِتھ یا بدَل بَدل کَمپیٚٹِشَنن منٛز چھِ یِمن نِوان جیسے کہِ اَگر یِمن ٲسۍ گِنٛدنہٕ خٲطرٕ چھُ دۄہ تھاوان کھیہ گِنٛدنہٕ کھیلنہٕ خٲطرٕ چھُ یِمن دۄہ تھاوان تَتھ خٲطرٕ چھُ پَتہٕ یِمن بَڑٮ۪ن بَڑٮ۪ن کَمپیٚٹِشَنن منٛز نِوان جیسے کہِ نٮ۪بر چھُ یِمن یِوان واریاہ لَٹہِ یا بَدل بَدل کانٛہہ گیم تہِ آسہِ یا جیسے کہِ آرٹ آرٹ آسہِ کٲنسہِ اَصٕل پینٛٹِنگ وینٛٹِنگ چھِ آسان کٲنسہِ اَصٕل تَمہِ خٲطرٕ چھُ یِمن نٮ۪بر یِوان نِنہٕ تَمہِ خٲطرٕ چھُ یِمن یِوان باقین باقین جاین نِنہٕ تاکہِ یِم یِمن ژَلہِ ڈر یِمن ژَلہِ خوف یا تِم تِم پروگرام چھِ یِوان بَناونہٕ تِمن تِمن پروگرامَن چھِ یِمن منٛز دَپان حِصہٕ نِیو سا تاکہِ یِہُنٛد یِمن یُس یہِ ڈر آسہِ سُہ ژَلہِ یِمن اَصٕل پٲٹھۍ ژَلہِ یِمن ڈر یا باقٕے باقٕے یِم باقین سکوٗلَن منٛز تہِ چھِ مَگر زیادٕ تَر چھِ یِمنٕے یِمنٕے منٛز خصوٗصیات آسان چھِ یِمن منٛز چھُ فیٖس چھُ کھژان یِمن زیادٕ مَگر یِمن منٛز چھِ تِژھٕے تِژھٕے خصوٗصیات تہِ آسان یِم تہِ شُرِس ونکیٚن آسنہِ گژھن یِم ونکیٚن شُرۍ سٕنٛدۍ خٲطرٕ ضروٗری چھےٚ جیسے کہِ یِمن اَگر یِمن کانٛہہ تہِ پرابلِم چھےٚ آسان یِم چھِ ہیٚکان پَنٕنِس اۭں اۭں اُستادَس سۭتۍ چھِ یِم ہیٚکان ؤنِتھ سۄ کیاہ چھِ مےٚ دٔلیٖل سُہ چھُ یِمن ہیٚکان دوٗر کٔرِتھ یا اَلگ اَلگ یِمن چھُ ونکیٚن سُہ پروجیٚکٹ چھُ یِوان ونکیٚن لاگنہٕ یَتھ منٛز یِمن سورُے چھُ ہٮ۪چھناوان یَتھ منٛز یِمن سورُے چھُ دوٗر گژھان اگر یِہِنٛدِس دٮ۪ماغَس منٛز کانٛہہ تہِ سَختی آسہِ روٗزمٕژ کیٚنہہ تہِ پرابلِم آسہِ روٗزمٕژ پَرنَس مُتعلِق یا کُنہِ تہِ مُتعلِق یِمن چھےٚ سۄ یِوان دوٗر کرنہٕ یِہِنٛدِ خٲطرٕ چھےٚ سۄ یِوان دوٗر کرنہٕ یا اَصٕل یِوان یِمن گروُنڈ چھُکھ یِمن آسان تھٔمٕتۍ آنگَن چھِکھ آسان تھٔمٕتۍ یِمن سکوٗلَن منٛز تاکہِ یِمن شُرٮ۪ن یی نہٕ سَختی گِندٛنہٕ خٲطرٕ کِہینۍ تہِ نہٕ گاڑِ چھِ یِمن یِوان تھاونہٕ گاڑٮ۪ن منٛز چھُ یِمن نِوان یا پِکنِک چھُ یِمَن نِوان واریاہ لَٹہِ یا باقٕے باقٕے چیٖز تہِ چھِ یِمن ہٮ۪چھنان سکوٗلَن منٛز کینٛہہ تہِ اَگر کرافٹ آسہِ کیٚنٛہہ بَناوُن یا یِم چیٖز چھِ یِوان ونکیٚن بَناونہٕ تِم چھِ ہیٚکان ونکیٚن شُرۍ بَنٲیِتھ اَصٕل پٲٹھۍ کہِ کیازِ کہِ یِمن چھُ سکوٗلَن منٛز آسان ٹیٖچر تھٔیِتھ تَمہِ آیہِ یِم یِمن ہٮ۪چھناوان چھِ یا نوویڑا وِدیالا ہَس منٛز چھِ ونکیٚن یِوان ساروے کھۄتہٕ تَتہِ چھُ یِمن دایہِ آسان یِم یِمن خٲطرٕ رَنان وَنان چھِ یِم یِمن کھٮ۪وناوان چھِ یا گِنٛداوان چھےٚ یِمن باقین سکوٗلَن منٛز تہِ چھِ یِمے یِمے خصوٗسیات اَلگ اَلگ چھُ یِمن آسان پنُن بیٚنچ چھُ یِمن آسان کٕہٕنۍ سَختی چھےٚ نہٕ یِمن آسان صفٲیی چھےٚ یِمن آسان ساروے کھۄتہٕ اَصٕل یا اَگر یِمن داے چھےٚ آسان سۄ چھےٚ یِمن ٹِفَن دِوان لۄکٕٹۍ شُرۍ چھِ آسان بَتہٕ ٹِفَن چھَکھ دِوان کھوٗلِتھ تاکہِ یِمن یی نہٕ سَختی کِہیٖنۍ تہِ نہٕ یِمو چھُ آسان یِمن سکوٗلَن منٛز پونٛسہٕ بٔرمٕتۍ تہٕ مےٚ تہِ چھُ گژھان واریاہ زیادٕ خۄش یِمنٕے سکوٗلَن منٛز یمن بَڑٮ۪ن بَڑٮ۪ن جاین ہِنٛدٮ۪ن سکوٗلَن منٛز بَجہِ بَجہِ جایہِ یِم آسان چھِ تِمن سکوٗلن منٛز گژھُن تاکہِ شُر ہٮ۪چھِ کیٚنٛہہ نوٚو شُرۍ سٕنٛدِس دٮ۪ماغَس منٛز یِیہِ کیٚنٛہہ نوٚو یہِ تہِ تٔمۍ سٕنٛدِس دٮ۪ماغَس منٛز اَگر تٔمۍ سٕنٛدِس دٮ۪ماغَس آسہِ کیٚنٛہہ مگر نَین نَین جاین چھِ اِنسان نوٚو نوٚو ہٮ۪چھان نٔیِس نوٚو نوٚو چھُ اَژَن أکِس شُرۍ سٕنٛدِس دٮ۪ماغَس منٛز یُس أمِس پَتہٕ برونٛہہ کُن سَماجَس منٛز چھُ مدد کران برونٛہہ پَکنہٕ خٲطرٕ یُس أمِس برونٛہہ کُن چھُ سماجَس منٛز دِوان مدد رِزِق روٹی کَماونہٕ خٲطرٕ یا اَسہِ تم برونٛہہ کُن چھِ مدد کران